کینٛہہ ضٔروٗری چیٖز چھِ آسان یِتھُے سۄ ٲسۍ بایِک بایِکہِ پؠٹھ نیٚرَو کُن اَسہِ پَزِ ہمیشہِ گۄڈنؠتھٕے چھِ أسۍ ہِیٚلمِٹ تھاوان لٲگِتھ تِکیٛازِ خۄدانہٕ خاستہٕ تہِ اگرَے ایٚکسِڈؠنٛٹ گوٚو کَم سے کَم کَلَس لَگہِ نہٕ زٕہٕنۍ تہِ تمہِ سۭتۍ کِیَازکہِ تِمی وِزِ کَلَس کَلُک بَچاوٕ خٲطرٕ چھِ أسۍ ہِیٚلمِٹ لاگان باقٕے کہِ تیٚز زَن چھُنہٕ آسان بایِک چَلاوٕنۍ کِہیٖنۍ بایِک گژھِ لٔژٕ سِپیٖڈَس منٛز یِن چَلاونہٕ آزحظ چھِ آسان تِم تہِ نوجوان یِم بایکَن اورٕ یورٕ اورٕ یورٕ چھِ کَران تمہِ باوجوٗد پَتہٕ چھِ یِمَن اَثَر یہِ آسان کہِ کانٛہہ نہ کینٛہہ ایٚکسِڈؠنٛٹ چھِ دَرپیش یِوان ییٚمہِ وِزِ أسۍ گَرِ نیٚرَو بایِکہِ پؠٹھ اَسہِ پَزِ ڈرایوِنٛگ لایٚسَن ضروٗری سۭتۍ تُلنۍ بایکہِ ہِنٛدۍ باضٲبطہٕ کاکَد پَزَن اَسہِ پانَس سۭتۍ تھاوٕنۍ